تُلسہِ مطلب یِم چھِنَہ آسان یِم مٮ۪ڈِسِنَل پٕلانٹ تُلسی وغیرہ مطلب زیادٕ اَسہِ اوس اَکہِ وِز ؤوِتھ اٮ۪لو ویرا سُہ تہِ چھُ اَکھ اَیُرویٚدِکُے ٹایپ مطلب پٕلانٛٹ اَکھ مطلب کُل اَکھ چھُ سُہ تہِ مطلب تَمہِ سۭتۍ تہِ چھُ ییٚلہِ تَتھ مطلب سُہ اوس اَسہِ ووٚومُت بیٚیہِ اوس اَسہِ تُلسی چھُ اَسہِ مےٚ أکِس پِتٕر بیٚنہِ تُلسی کُل تہِ یِتھ کٔنۍ زَن یا بَٹہٕ وَٹہٕ چھِ تُلسی وُل تہٕ مطلب میٛانہِ حِساب چھُ سُہ چھُ مطلب یِم چہِ دَوا چھِ زَن زیادٕ یِم مطلب یِم پٕلانٛٹٕس یِم کُلۍ چھِنَہ یِم جٔڈی بوٹیہِ یِمو سۭتۍ چھِ زَن اِنسان مطلب نَہ چھُ اَتھ سایِڈ اِفٮ۪کٹَے بیٚیہِ چھُ گژھان اِنسان جلدی ٹھیٖک زَن میٛانہِ حِساب یوٗتاہ مےٚ باسان چھُ مطلب اَکہِ وِزِ اوس مےٚ ییٚمہِ وِز مےٚ کووِڈ اوس پٔتۍمہِ ؤرِ پٔتۍمہِ نہٕ کیٚنٛہہ پیٚرِس شاید تَمہِ وِز اوس مےٚ واریاہ ژاس واریاہ زیادٕ مےٚ کۭتیٛاہ دوا چھِ أنۍمٕتۍ تِمن دۄہن ٲسۍ ہٮ۪کان انٛدر تہِ أژۍتھٕے زیاد کانٛہہ تہِ مےٚ أنۍ واریاہ دَوا تِمَن دۄہَن واریاہ دَوا ژاسہِ ہِنٛدۍ دَوا ہُہ دَوا یہِ دَوا تَمہِ پتہٕ ووٚن مےٚ کَمہِ تام ژٕ اَن مُلتانی کُکا کَپھ سِرپ چھِ سۄ اَکھ تَتھ منٛز چھُ ترٛٲوِتھ یِہوٚے تُلسی تُلسی یِکۍ یِم چھِ تَتھ ترٛٲوِتھ تُلسی اوس اَتھ زیادٕ اِنگرٛیٖڈینٛٹ مطلب ساروی کھۄتہٕ زیادٕ اوس اَتھ تُلسی یی ترٛٲوِتھ تہٕ مطلب ژےٚ کھَسی تَمہِ سۭتۍ واریاہ یہِ ژاس یی تَمہِ سۭتۍ خطرناک تہٕ تٔتھۍ سۭتۍ مۄکلی ژےٚ ژاس مےٚ دوٚپ چلو وۄنۍ کَرو وۄنۍ وۄنۍ ییٚلہِ نہٕ وۄنۍ سٲری دَوا گٔے فیل مےٚ دوٚپ وۄنۍ چلو تُلسی یی وٕچھو کیٛاہ دٔلہِ مطلب یہِ ما کَرِ اَیُر یہِ تُلسی ما کَرِ کیٚنٛہہ اَثر پَتہٕ أنۍ مےٚ سۄے مُلتانی کُکا دَوا بوتل تہٕ مگر سۄ باسے مےٚ واریاہ اَصٕل مگر مےٚ گٔے دۄیہِ مطلب اَکھ بوتل کیٛاہ مطلب زٕ ترٛےٚ ڈنٛگ کھے مےٚ تَمِکۍ پانٛژھ شےٚ واریاہ لَٹہِ پانٛژَن ترٛےٚ دۄن ترٛٮ۪ن دۄہَن منٛزٕے گٔے مےٚ فَلق فَرق تَمہِ دَوا بوتلہِ سۭتۍ مگر تَتھ منٛز اوس تُلسی تہٕ تَمہِ سۭتۍ گوٚو مےٚ زَن سُہ أنٛدرٕ تہِ باڈی مطلب واریاہ رِفرٮ۪ش تھوڑا تُلسی سۭتۍ میٛانہِ حِساب چھُ یِم مطلب یِم چھِ چھِ رِمِڈیٖز مطلب یِم أسۍ کَران چھِ گریلوٗ یِم رمِڈیٖزَن تُلسی یا کُنہِ وِزِ چھِ کٲنٛسہِ کَہوٕ دِوان تَتھ مَنٛز چھِ ترٛاوان شَنٛگَر سیٚپِستان تہِ مطلب تِمو سۭتۍ چھُ نَہ تَتھ سایڈ اِفٮ۪کٹ بیٚیہِ چھُ اِنسانَس وَیوُن تہِ گژھان مگر تَمہِ سۭتۍ فرق تہِ گژھان ہُمو سۭتۍ چھِ گژھان ژاسہِ دوا بوتل اگر کھٮ۪مو تمہِ سۭتۍ چھُ مَران زَن مطلب اِنسانَس چھُ آسان چَکر یِوان زَن لاریومُت پَتہٕ تَمہِ دوا بوتلہِ سۭتۍ یِمو سۭتۍ چھُنہٕ یِوان کیٚنٛہہ مطلب یِم چھِ واریاہ مطلب اَکھ چھُ اِنسانَس سایِڈ اِفٮ۪کٹ تہِ چھُنہٕ گَژھان بیٚیہِ چھُ فرق تہِ چھےٚ گژھان میٛانہِ حِساب چھُ یہِ واریاہ یہِ مطلب اَسہِ پَزِ زیادٕ أتھۍ پٮ۪ٹھ کَرُن لُکھ چھِنہٕ کَران بروس کینٛہہ مگر میانہِ حساب چھُ آسان مطلب کٔرِو أتھ پٮ۪ٹھ کَرو تُلسی وُلسی یا ایٚلو ویرا کھیوٚو مطلب تَمہِ سۭتۍ بٔتھِس مطلب تَمہِ سۭتۍ تہِ بُتھ تہِ روزِ ٹھیٖک تَمہِ سۭتۍ گُلو چھُ یِوان تَمہِ سۭتۍ اَصٕل شکل یِوان بیٚیہِ کیٛاہ مطلب یِم مہ میٛانہِ حِساب چھُ بٮ۪ٹَرٕے یِم قُدرتی یِم رِمِڈیٖز کَرٕنۍ ہُمو اینٹی بیوٹِک کھۄتو